السلامُ علیکُم وعلیکُم السلام آ ؤنِو ؤنِو ٹھیٖک ٹھیٖک آ او کے ٹھیٖک ٹھیٖک او کے ٹھیٖک چھُ ٹھیٖک او کے ٹھیٖک چھُ ٹھیٖک چھُ تُہۍ ہیٚکو حظ پَنُن اِنٹروڈَکشَن دِتھ اِنٹروڈَکشَن دِیِو تُہۍ پَنُن اۭں

ٹھیٖک اۭں سُپیٖڈ تۄہہِ چھُوا جاب ہُہ کیٚنٛہہ ایٚکٕسپیٖریَنٕس چھُوا کیٚنٛہہ اۭں ٹھیٖک چھُ تُہۍ چھُوا ہۄتھ رِلیٹِڈ چھوا تۄہہِ اِنفارمیشَن کیٚنٛہہ اۭں ایٚکسَلَس رِلیٹِڈ وٲڈَس رِلیٹِڈ وٲڈ چھُوا زانان لینٛگویج

تُہۍ کٔر ترٛٲیِو کٔرزیٚو کٲم تُہۍ کٔرزیٚو میل رِزیوٗم پَنُن تُہۍ بیٚیہِ کٔرزیٚو رِزیوٗم کٔرزیٚو پَنُن تُہۍ مےٚ میل تہٕ بیٚیہِ کَرو أسۍ کینٛہہ کوسچَن تہٕ کیٚنٛہہ چھُنہٕ پَرواے تہٕ پَتہٕ وٕچھو أسۍ اِنشاء اللہ تَمے حِساب وچھو أسۍ سِلیکشَن خٲطرٕ

آفسٕکِس آفسُک چھُ آسان

چلو ٹھیٖک چھُ اچھا السلام علیکُم